ہیٚلو اَسلام وعلیکُم وعلیکُم اسلام ٹھیٖک تُہۍ کٔم حظ چھِو اَچھا ٹھیٖک تُہۍ کَتہِ پٮ۪ٹھ چھِو بَسان اَچھا ٹھیٖک تۄہہِ کیٛاہ حظ چھُ مینُن اَچھا ٹھیٖک کوٗتاہ بوٚڈ چھُو مَکانہٕ اَچھا تُہۍ چھِو یِم جالہِ دارِ چھو ضروٗرت کِنہٕ یِم شیٖشِو دارِ اَہَن حظ تۄہہِ چھِو ترٛنوٕنی پورَن لاگٕنۍ یِم

کٔژ کُٹھ چھِو کٔژ کُٹھ چھِو مطلب سَداہ کُٹھ حظ

بیٚیہِ دروازٕ وروازٕ چھِو تۄہہِ بَنٲوِتھ اَچھا ٹھیٖک بہٕ چھُُس روزان ییٚتیٚن تُہۍ یِیِو اوٗرۍ یِیِو تُہۍ ڈُم کٔدٕلس نِش أتی نٔزدیٖکٕے چھُ تُہۍ کٔرۍزیٚو مےٚ فون بہٕ یِمہٕ آ یِمو تۄہہِ بہٕ اوٗرۍ گۄڈٕ تُلہِ تَو میٚجرمینٛٹ پوٗرٕ مےٚ چھُ ناو آصِف بِلال آصِف بِلال چھُ مےٚ ناو نَمبر چھُ مےٚ یِہےَ لیکھ سا گرِچ ڈفتھ مےٚ ون سا نہ مےٚ چھِ کٲم واریاہ یور یہِ مۄکلاو بہٕ تہٕ پَتہٕ لاگہٕ بہٕ تُہٕنٛز کٲم ریٚتھ تام لگہِ اَدٕ سا بیٚیہِ یہِ مانہِ تیٚلہِ کرو گۄڈٕ تُہٕنٛزٕے کٲم

تُہۍ ییٖزیٚو تیلہِ گۅڈٕ یوٗرۍ پَتہٕ یِمو بہٕ تۄہہِ تیٚلہِ تُلہو بہٕ پَتہٕ میجرمینٛٹ تہٕ وُچھہون نَوِ ریٚتہٕ فٔسٹ پیٚٹھٕے تُلو بہٕ أسۍ وُچھو نا گۄڈٕ یہِ کٲم کوٚت واتہِ تہٕ صبُٮحس چھُس بہٕ آوُر صبُٮٔحس چھےٚ مےٚ ییٚتی کٲم چَلان مےٚ چھُ توٗرۍ گژھُن تُہۍ ییٖزیٚو کٲلۍکیٚتھ صبُحٲے نَوَن تام تُہۍ کٔرۍزیٚو مےٚ فون ژیٖر نہ یہِ چھُ یِہَے کاروبار تُہۍ ییٖزیٚو ڈٕم کٔدٕلس پیٚٹھ آسہِ نہٕ آسہِ اَگر تیٚلہِ چھُ امجیٹس منٛز یِنُے اسہِ چھِ یِم دارِ بناوٕنہِ بہٕ ونہو تیٚلہِ تۅہہِ پانے اَہن حظ ٹھیٖک اَہن جظ آ ٹھیٖک تُہۍ بوٗزنٲوو تُہۍ چھِو ٹھیٖک اَہن حظ